مےٚ حظ اَنے گیٖزَر تہٕ یُتھُے اَسہِ اَسہِ ٲس گۄڈٕ مٔٹ تَتھ پٮ۪ٹھ ٲسۍ أسۍ لاگان گٔج ٲس پٮ۪وان تَتھ اَسہِ لاگُن کھَسُن جنٛگَل پٮ۪وان گۄڈٕ کھَسُن پٮ۪وان اوس زیُن اوس پٮ۪وان اَنُن پَتہٕ اوس پٮ۪وان زیُن زالُن تہٕ پیٚٹھۍ کِنۍ اوس آسان شیٖنہٕ وونۍ پٮ۪وان روٗد پٮ۪وان مگر صحیح عزاب اوس گژھان اَمہِ سۭتۍ نہ اوس سُہ زیُن دَزان تہٕ نہ اوس کینٛہہ ییٚلہِ سُہ زیُن اوس پَتہٕ دَزان پَتہٕ اوس تَتھ لگان دۄہ گۄڈٕ وُشناونَس وۄنۍ پٮ۪ٹھ یَنہٕ پٮ۪ٹھ یہِ اَسہِ گیٖزَر اوٚن تَتہِ پٮ۪ٹھ چھِ مطلب بجلی بجلی یا لاگے گۄڈٕ اَسہِ بایلَر تَتھ ٲس بِجلی بِل بَلاے کھَسان گیٖزرَس کھٔژ نہٕ تیٖژاہ بجلی بِل تہِ کِہیٖنۍ بیٚیہِ اوس گژھان بیٚیہِ اوسُس پانَے ہیٚرِ ٹنٛکی منٛز آب واب وَسان پانَے آب تہِ اوس نہٕ پٮ۪وان بَرُن کِہیٖنۍ بیٚیہِ اوس سُہ وٕشنان گٲنٛٹَس أکِس منٛز وَنٛدَس کوٚر اَسہِ صحیح آرام بانہٕ ٲس چھَس بہٕ چھَلان ییٚمہِ آبہٕ سرٛان چھِ پٮ۪وان کَران شامَس چھِ تھاوان یہِ شُرۍ آب بوتَل تِمَن تہِ چھِ دِوان گیٖزرٕ آبہٕ منٛزٕے آب بوتَل نَتہٕ اوس اَسہِ گۄڈٕ تیوٗتاہ پٮ۪وان کَرُن تیوٗتاہ تیوٗتاہ یہِ اوس گۄڈٕ اوس پٮ۪وان آب بَرُن مَچہِ تمہِ پَتہٕ اوس پٮ۪وان اَنُن زیُن اوس بَرُن زیُن پٮ۪وان بَرُن یا آسہِ نہٕ بایلَر اوس بایلرَس پٮ۪وان دیُن تَتھ ٲس بِجلی فیٖس بَلاے کھَسان تَنہٕ پٮ۪ٹھ کوٚر اَسہِ سَکھ آرام یَنہٕ پٮ۪ٹھ یہِ گیٖزَر اَسہِ اوٚن ییٚلہِ یہِ گیٖزَر اوٚن یہِ چھُ اَکھ جلدی وٕشںاوان اَسہِ چھِ بٮ۪ماردٲری آسان کھۄرَن چھِ آسان بٔڑَن آب ترٛاوُن شامَس سُہ چھِ کَڑان أسۍ گیٖزرٕ گیٖزرَس چھُ گٲنٛٹہٕ برونٛہہ دِوان سُچ سُہ چھِ آسان گٲنٛٹسٕے منٛز گوٚمُت توٚت بٕسَر ہیوٗ شاَس چھِ دِوان وَنٛدَس شُرۍ بَہہ تہِ سرٛان چھِ کَران پَلو چھِ چھَلان پَلو چھِ چھَلان امہِ سۭتۍ بہٕ گُپنَن تہِ چھَس بہٕ یہِ ترٛیش دِوان یہِ تٔژ ترٛیش وَنٛدَس تمہِ چھِ تِم بٮ۪مارِ ژَلان تِم شامَس چھِ أسۍ پانَس ترٛاوان آب زَنٛگَن نَرٮ۪ن سورُے چھِ نُن دار زَنٛگ ترٛاوان دَگ وَگ چھِ ژَلان سورُے فَرق چھےٚ اَسہِ گژھان تَمہِ سۭتۍ توٚتام ٲس نہٕ اَسہِ مطلب گیٖزَر چھُ واریاہ فٲیِدٕ منٛد اَکھ چھُ جلدی وٕشان آب بیٚیہِ چھِ آسان ہیٚرِکَنۍ بیٚیہِ چھِ آرام سان أسۍ ٲسۍ پَلو چھَلان چھَس بہٕ اَمہِ سۭتۍ کَملہٕ چھَس چھَلان کَملَن چھُ اَمہِ سۭتۍ مَل نیران یا گَرِ چھِ آسان تٔژھ کَرٕنۍ تَمی سۭتۍ چھَس بہٕ کَران سورُے نَتہٕ حظ اوس اوٚتام مَچہِ پٮ۪وان روٗد اوس آسان شیٖن اوس آسان خٲر شَر اوس آسان اَزچہِ نۄشہِ چھےٚ زیُن اَنان کِہیٖنۍ چھَنہٕ اَنان زیُن کَتہِ کھَسن جنٛگل گۄڈٕ زیُن والنہِ گۄڈٕ أنۍ تو زیُن مٔلۍ تَتھ پونٛسہٕ بَلاے تِم کَتہِ اَنہٕ ہوکھ تیٖتیٛاہ پونٛسہٕ سُہ گژھِ درٛوٚگ کھۄتہٕ درٛوٚگٕے ہُہ ہُہ پَتہٕ زیُن بَلاے پٮ۪وان اَنُن پَتہٕ اوس پٮ۪وان زالُن پَتہٕ اوس صُبحٲے پٮ۪وان وۄتھُن پانٛژھِ پھِر اوس پٮ۪وان زالُن اَز چھِ نمٮ۪ازِ وِز اِنسان سُچ دِوان تہٕ یہِ چھِ آسان گوٚمُت نٮ۪ماز چھےٚ آسان پٔرمٕژ چاے دام چیوٚمُت یہِ چھِ آسان تیار تہٕ پَتہٕ چھِ آسان سرٛانٕے یوت کَرُن ہُتھ اوس پٮ۪وان شیٚیی بَجہِ وۄتھُن زیُن تھاوُن روٗد اوس آسان شیٖن اوس آسان سُے اوس وٕچھُن اوسُکھ آسان مغلے اعظم اوس لوٚگمُت آسان یِتھَے کٔنۍ اوس آسان پٮ۪وان تَتھ زیُن اَزکٮ۪ن نۄشَن کَتہِ چھُ یوٗت بَرداش تِم کَرَن زیُن اَنن زیُن اَنَن پَتہٕ وۄتھَن روٗدَس شیٖنَس منٛز آز چھِ گیٖزرَس چھُ اَکھ فٲیِدٕ سُچ ترٛوو گوٚو وُشُن بیٚیہِ چھُکھ آب تہِ وَسان اورَے کَران تہِ چھِس اورَے بیٚیہِ چھِ لَگان بہٕ چھَس ترٛاوان یہِ گُپنَن چھَس بہٕ یہِ دِوان یہِ آب أسۍ چھِ مطلب پَلو چھِ آسان چھَلٕنۍ منٛزٕ چھِ آسان گٲڑۍ چھَٕلنۍ مےٚ نیٚچوِس تٔمِس تہِ چھِ دِوان آب سورُے چھِ کَران امی سۭتۍ کَملہٕ پَلو پَردٕ سورُے کینٛہہ چھِ امۍ گیٖزرٕ سۭتۍ کَران واریاہ آب آسان زٕ نَفر ہٮ۪کان چھِ سرٛان کٔرِتھ گٲنٛٹَس منٛز یہِ چھُ واریاہ اَصٕل یہِ گیٖزَر